میانہِ حِسابہٕ یُس یہِ ڈانَس چھِ سُہ چھِ واریاہ اِمپاٹَنٹ ییٚلہِ أسۍ بیاکھ چھِ کران أکِس سۭتۍ کلوبریشَن أمۍ سۭتۍ چھِ واریاہ أمۍ سۭتۍ چھِ بیاکھ ہٮ۪چھان ییٚمہِ ساتہٕ مےٚ سۭتۍ تہِ کوٚر کانٛسہِ کلوابریشَن مےٚ تہِ ہیٚوچھ ییٚمہِ ساتہٕ أسی دۄیَو زٕ چھِ کران کلوابریشَن أمۍ سۭتۍ چھِ بیاکھ ہٮ۪چھان ییٚمہِ ساتہٕ یہِ مطلب کٲم چھِ کران أمۍ ساتہٕ بیک باقِیَن ڈانسَر سٕنٛز سۭتۍ چھِ أسۍ کٲم کران یا میوٗزِشَنَس سۭتۍ یِم کریٹ چھِ کران پٕرفارمیٚنٕس تمَو سۭتۍ چھِ أسۍ واریاہ واریاہ بیٚیہِ سِٹیٚپ ہٮ۪چھان مطلب مےٚ چھِ آسان پانہٕ پَنٛنہِ زندگی منٛز مطلب کانٛسہِ سۭتۍ کوٚرمُت ؤرٕک تِم چھِ ہیٚچھناوان زٕ سِٹیٚپ ییٚلہِ بہٕ مطلب بیٚکِس کانٛسہِ سۭتۍ چھُس کران سُہ چھِ ہیٚچھناوان بیاکھ سِٹیٚپ أمۍ ایہِ بَنے سِٹیٚپ سِٹیٚپ ہٮ۪چھان مانہٕ تہِ اِنسان سِٹیٚپ سِٹیٚپ ہٮ۪چھان تہٕ اَتھ منٛز چھِ اِنسانَس واریاہ مَزٕ یہِ چھِ واریاہ اِنٹرشٹِنٛگ گژھان ڈانَس یہِ چھِ آسان واریاہ اِنٹَرشٹِنٛگ اَتھ منٛز چھِ واریاہ مَزٕ لگان أمۍ سۭتۍ چھِ واریاہ ہٮ۪چھان یُس أمۍ یُس یہِ اَکھ بیاکھ چھِ أسۍ ہٮ۪چھناوان أکِس بیٚکِس سۭتۍ چھِ أسۍ کلوبریشَن کران ڈانسَس منٛز أمۍ سۭتۍ چھِ اِمپروٗوایزیشَن گژھان ڈانسَن منٛز اَتھ منٛز چھِ واریاہ مَزٕ لگان أمۍ سۭتۍ ییٚلہِ أسۍ اَکھ ہیٚچھناوُن سُہ ہیٚچھنایہِ بیٚکِس پتہٕ سُتہِ چھِ اِنسان پتہٕ بیٚکِس ہیٚچھناوان أمۍ سۭتۍ چھِنہٕ کانٛہہ پرابلِم گژھان أمۍ سۭتۍ چھِ فٲیِدٕ یِوان أکِس بیٚکِس تہِ بنان روزگار ڈانَس یُس آز چھِ یہِ چھِ أزۍ کِس مطلب روزمرہ زندگی منٛز واریاہ ضُوروٗری اِنسان چھِ خانٛدَرَن پٮ۪ٹھ نِوان یِم ڈانسٲرٕز یِم آزٕ کٔشیٖرِ منٛز چھِ خانٛدَر کران آز چھِ ییٚمہِ ساتہٕ کُنہِ تہِ جایہِ خانٛدَر چھِ کران سُہ زَنہٕ آسہِ غریٖب سُہ زَنہٕ آسہِ أمیٖر تہِ ڈانسَر چھِ آسان ضوٚروٗری کُنہِ تہِ حالتَس منٛز آز چھِنہٕ ڈانسہٕ وَرٲے مَزٕ کھسان کِہیٖنۍ ییٚمہِ ساتہٕ مےٚ تہِ ہیچھ ڈانَس مےٚ اوس نہٕ تٔمۍ ساتہٕ پَنٛنہِ پانٕچ تٔمۍ آیہِ تیٖژ ٲسۍ نہٕ مےٚ پاے مطلب ہیٚمہِ آیہِ چھِ یہِ سِٹیٚپ چھِ پٮ۪وان کَرُن یَتتھ یہِ سِٹیٚپ مےٚ چھِ پٮ۪وان یَتتھ کَرُن تٔمۍ ساتہٕ وٕ کلوابریٹ کوٚر مےٚ کانٛسہِ سۭتۍ تٔمۍ ہٮ۪چھنونَس بہٕ زٕ سِٹیٚپ بیٚیہِ تہٕ مےٚ آو سمجھ وٕ کٔمۍ آیہِ چھِ آسان کَرُن ہُہ سِٹیٚپ چھِ یَتنَسَن یہِ سِٹیٚپ چھِ یَتنَسَن تہٕ ییٚلہِ مےٚ وٕ بیٚکِس سۭتۍ أمۍ آیہِ ہیچھنو بیاکھ أمۍ سۭتۍ آیہِ اِمپروٗ سارِنٕے گٔے أمۍ سۭتۍ آیہِ فٲیِدٕ سارنٕے اِمپروٗوایزشَن گٔے ڈانسَس منٛز أمۍ ساتہٕ اگر اَکُے ڈانسَر اوس آسان گامَس وٕ بنایہِ زٕ ڈانسَر اگر وٕ زٕے ٲسۍ أمۍ آیہِ بنایہِ بیٚکِس گامَس ڈِسٹرکَس منٛز اگر اَکھ زٕ ٲسۍ آسان أمۍ سۭتۍ بنایہِ ژور وٕنۍ آیہِ کٔشیٖرِ منٛز وٕنۍ چھِ وٕنۍ چھِ واریاہ واریاہ موشٹ یُس ؤنکیٚنس پیٖکَس پٮ۪ٹھ چھِ سُہ چھِ ؤنکیٚنَس ڈانَس کٔشیٖرِ منٛز اگر کانٛہہ چیٖز پیٖکَس پٮ۪ٹھ چھِ ؤنکیٚنَس سُہ چھِ ؤنکیٚس ڈانَس اَتھ منٛز چھِ واریاہ مَزٕ لگان ڈانَسس منٛز بیٚیہِ چھِ اَتھ منٛز پونٛسہٕ تہِ تران واریاہ بیٚیہِ میوٗزَشَن چھِ آسان یِم کیرٹ چھِ کران یِم پٕرفارمیٚنٕس ڈانسَس منٛز مطلب یِم میوٗزِک چھِ لاگان اَتھ پٔتۍ کِنۍ أسۍ چھِ کران کانٛہہ سانَگ چھِ لاگان کانٛہہ پٔتۍ کِنۍ أسۍ چھِ تٔتھۍ پٮ۪ٹھ ڈانَس کران تَتھ پٮ۪ٹھ تَتھ منٛز تہِ چھِ واریاہ مَزٕ لگان یا اِنسان چھِ پانٕے پَنُن مطلب گیٚوُن مطلب سانٛگ بناوان تَتھ منٛز تہِ واریاہ مَزٕ لگان وٕ البتہ اگر وٕ اورٕے یوٗٹیوٗب پٮ۪ٹھ چھِ کانٛہہ کڑان سانٛگ أسۍ چھِ تٔتھۍ پٮ۪ٹھ کران ڈانَس تَتھ منٛز تہِ چھِ واریاہ مَزٕ لگان وٕ یُس یہِ پَنُن چھِ تَتھ چھِ واریاہ مَزٕ زیادٕ مَزٕ یِوان یُس یوٗٹیوٗب پٮ۪ٹھ تَتھ تہِ چھِ مَزٕ مگر تیوٗت تہِ مَزٕ چھُس نہٕ یِوان کِہیٖنۍ یُس أسۍ پانٕے چھِ بناوان تَتھ چھِ یِوان واریاہ مَزٕ تَتھ ڈانَس کرنَس یُس وٕ آز وٕ چھِ گٔمٕتۍ ہِٹ یِم پنجابی سانٛگ تِمَن پٮ۪ٹھ چھِ واریاہ زیادٕ مَزٕ لگان تِمَن پٮ۪تھ چھِ آسان ریٖلہٕ تہِ بناوان آز واریاہ آز چھِ بنٲے مٕتۍ ڈانسَر یِم چھِ بنٲے مٕتۍ آز چھِ واریاہ ڈانسَر کٔشیٖرِ منٛز آز چھِنہٕ دانسَرَن ہٕنٛز کٔمی زٔہٕنۍ تہِ بہٕ گوٚوُس پانہٕ أکِس دۄن جایَن ڈانَس کرنہِ تَتھ تہِ چھِ لگان واریاہ مَزٕ تَتہِ چھِ أمۍ سۭتۍ چھِ اٮ۪کٕسپیٖرنَس گژھان ڈانَسس منٛز وٕ اگر أکِس جایہِ چھِنہٕ ہٮ۪چھ مطلب اگر باسیو مےٚ ہسا گوٚو یِتھ پٲٹھۍ اِنسان چھِ کوٗشِش کران بہٕ گۄژھٕس بیٚیہِ اَصٕل کَرُن مےٚ چھِنہٕ پریشٲنی روزان مےٚ چھِ اِنسان گژھان اَصٕل ییٚلہِ بہٕ اَکھ ہٮ۪چھناون سُہ ہیٚچھنایہِ بیاکھ ییٚلہِ بہٕ بیاکھ ہٮ۪چھناوَن سُہ ہٮ۪چھنایہِ بیاکھ سُہ ہٮ۪چھنایہِ بیٚکِس أمۍ آیہِ چھِ واریاہ واریاہ بڑان تعدادی أمۍ آیہِ چھِنہٕ أکِس گژھان عزاب کِہیٖنۍ آز کَل چھِ برونٛہہ کالہِ ٲسۍ نِوان گۄڈٕنٮ۪تھ اَکُے اَکُے ییٚمہِ ساتہٕ ڈانسَر ٲسۍ نِوان آز چھِ وٕ زٕ زٕ ترٛےٚ ترٛےٚ یِوان گٮ۪ونَس پٮ۪ٹھ أتی چھِنہٕ عزاب گژھان بیٚکِس کِہیٖنۍ أمۍ سۭتۍ چھِ فٲیِدٕ یِوان سارنٕے تہٕ گٮ۪وَن وول چھِ آسان اَکھ الگ یُس وٕ ڈانَس چھِ کران سُہ چھِ آسان بدلہٕ أمِس سۭتۍ چھِ آسان ڈانسَر وٲلِس سۭتۍ أمِس سۭتۍ چھِ آسان زٕ ژور تہٕ بیٚیہِ یُس آسان مَنٛچَس پٮ۪ٹھ تَتھ پٮ۪ٹھ تہِ چھِ مَزٕ لگان گٮ۪ونَس اَتھ پٮ۪ٹھ تہِ واریاہ سِکوپ اَتھ ڈانَسس منٛز وٕ اگر اَکھ کانٛہہ گژھِ اِنٛڈِیَن ایڈَلَس منٛز تٔمِس تہِ چھِ تَتھ منٛز تہِ چھِ فٲیِدٕ واریاہ اَتھ منٛز تہِ آسہِ سکوپ واریاہ اَتھ منٛز تہِ یہِ چھِ تَنہٕ ٲسۍ وَنان ڈانَس یُس کران چھِ تَتھ چھِ ہُہ تَتھ چھِ یہِ آز چھِنہٕ یہِ ڈانَس کران آز چھِ اِنسان وَنان بہٕ ہٮ۪چھ ہہ نا ڈانَس کَرُن اَتھ منٛز چھِ واریاہ سکوپ اَتھ منٛز چھِ واریاہ فٲیِدٕ آز چھِنہٕ سُہ پریشٲنی کِہیٖنۍ آز آنہِ اِنسان اَکہِ دۄہ بدلہٕ زٕ کامہِ دۄہ زیٖنِتھ اِنسان گژھِ نایٹَس توتہِ چھِ وَٹان اِنسان اَکھ نفر پانٛژھ شےٚ ساس رۄپیہِ چھِ اِنسان زیٚنان راتَس کٔہٕنۍ تہِ پریشٲنی چھِنہٕ آسان بیٚیہِ چھِ آسان تٔمۍ آیہِ عزت زَنہٕ چھِ آسان مہراز یُتھ چھِ عزت آسان آز آز چھِنہٕ پریشٲنی وریشٲنی کِہیٖنۍ